ہیٚلو اسلام علیکُم ٹھیٖک چھُوا اَہَن حظ ٹھیٖک حظ چھِ اَسہِ حظ اوس باغ کٕنُن حظ زٕ ترٛےٚ ہَتھ حظ چھِ ژور ہَتھ تانٮ۪تھ نہَ نہَ تَتھ نہَ حظ چھُنہٕ شامَس حظ ییٖزیٚو ہا اَدٕ کیٛاہ اَدٕ کیٛاہ